ہیلو اسلام علیکُم یہِ چھا حظ خدمت ٹیکسی سٔروِس بہٕ چھُس محمد شفیع راج باغ پٮ۪ٹھ ہے بہٕ حظ کھوٚتُس راتھ راج باغ پٮ۪ٹھ گوٚوُس بہٕ حظ کرنگر حظ أتھۍ کیب منٛز مےٚ پیوٚو اَتھ منٛز پَنُن بٔٹوٕ ؤسۍ اَتھ منٛز چھِ یِم تھوڑا کاڈ واڈ اے ٹی ایم بیٚیہِ چھِ یِم تھوڑا پونٛسہٕ وونٛسہٕ کینٛہہ بیٚیہِ چھِ یِم چِٹھِ اَکھ زٕ یہِ ٲس کیب ٲس اَتھ اوس کیٛاہ تامَتھ جے کے زیٖرو وَن اے ٹی نمبر دۄیہِ ترٕٛہ کیٛاہ تامَتھ چھُنہٕ بٕتھِ یاد تۄہہِ مےٚ ہیٚکیا نِتھ یہِ کِتھ کٔنۍ پیوٚو آ راج باغ پٮ۪ٹھ لگ بگ کہہ ساڑٕ کہہ بجے کھوٚتُس بہٕ اتھ منٛز تہٕ بہٕ ووتُس تور بہہ بجے اتہِ اوس تھوڑا جام وام ہے مہربٲنی کٔرِتھ مےٚ کٔرۍتو تھوڑا مدتھ تُہۍ وٕچھتو یہِ چھُنا تُہُنٛزٕے تۄہہِ چھُو نا یِمنٕے سۭتۍ یہِ تہِ آسانہ تُہٕنٛدِ سۭتی یہِ ڈرٛیوَر اَمیُک یُس مےٚ تۄہہِ یہِ نمبر ووٚنمو یا مہربٲنی کٔرِتھ مےٚ حظ چھِ ضٔروٗری یہِ کاڈ اَتھ منٛز یہِ وٕچھتو اَتہِ کَرنٲیتو پنٛنِس یُس منیجَر چھُو تۄہہِ آسان مےٚ کَرے تِمَن کال مگر تور چھِنہٕ کال گژھان کِہیٖنۍ تہِ نہٕ یا تُہۍ یہِ یوٗرۍ بہٕ گژھٕ ہا مےٚ چھِ پاے بہٕ کمہِ روٹہٕ کِنۍ گوٚوُس بہٕ ووٚتھُس أکِس دُکانس نِش بۄن تہِ مایسوٗم نِش گۄڈٕ ہوسکتا ہے تتِتھَسٕے مہ آسہِ پیوٚمُت دُکاندارس نِش مےٚ یہِ بٔٹوٕ مہربٲنی کٔرِتھ ہہ چلو بہٕ چھُس ویٹ کران ٹھیٖک چھُ وٕنۍکٮ۪نس بَجے لگ بگ ساڑٕ بَہہ تُہۍ کر وٲتِو یور اچھا شُکریہ شُکریہ ٹھیٖک چھُ ٹھیٖک چھُ وٲتِو وٲتِو